دَہیہِ پٮ۪ٹھ دَہَن لَچھَن تام پانٛژھ نَمبَر ہٮ۪کو ہٮ۪کہِ کانٛہہ تہِ ؤنِتھ بہٕ تہِ ہٮ۪کہٕ ؤنِتھ کانٛہہ تہِ ؤنِتھ تہٕ دَہیہِ پٮ۪ٹھٕ ہٮ۪کہٕ بہٕ وُہَس تام ؤنِتھ گۅڈٕ تہٕ وۅنۍ سیٖکۅنٛسٕے حِسابٕے پَکو أسۍ دَہیہِ پٮ۪ٹھ دَہَن لَچھَن تام اَگَر أسۍ وُچھو گۅڈنِیُک نَمبَر گوٚو ہَتھ دوٚیِم تھاوَو أسۍ ساس ترٛیٚیِم تھاوَو أسۍ دَہ ساس ژوٗرِم تھاوَو أسۍ پنٛژاہ ساس پٲنٛژِم تھاوَو لَچھ